اَگر أسۍ وٕچھو بھارتَس منٛز چھِ زٕتوٚوُہ لنٛگویج اوٚفِشٔلی قرار آمژٕ دِنہٕ بھارت سرکارَن چھِ زٕتوٚوُہَن لنٛگویجن اوٚفِشَل ٹیگ دیُتمُت تَتھ منٛز اَگر أسۍ وٕچھو کٲشٕر زبان ہِنٛدی زبان کَنڈ زبان اوڈی زبان مَراٹھی تہٕ باقٕے بِہاری تہِ چھِ باقٕے تیٚلگوٗ تہِ چھِ یِوان لَبنہٕ تہٕ یِم لنٛگویج اَگر أسۍ وٕچھو یِم چھِ سٕفیسپِک ایریاہَن ہٕنٛدۍ پانہٕ پنٛنہِ ایریِہٕکۍ باشنٛد چھِ کَران پانہٕ پَنٕنۍ زَبان اِستعمال تہٕ لوٗکَن ہٕنٛز پہچان چھِ تِہِنٛزِ زَبانہِ سۭتۍ تہِ گژھان تِہِنٛز بول چال سۭتۍ تہِ گژھان اَگر أسۍ وٕچھو لوٗکَن ہُنٛد بول چال چھِ تِہٕنٛز پہچان کَرناوان اَگر أسۍ وٕچھو ہِنٛدُستان سَرکارَن کیٛاہ چھُ کوٚرمُت سُہ ہِندُستان سَرکارَن چھِ زٕتوٚوُہَن لنٛگویجَن دیُتمُت اوٚفِشَل ٹیگ تہٕ یَتھ منٛز أسۍ وَنان چھِ اوٚفِشَل اوٚفِشٔلی چھِ ہِندُستان سرکارَن چھِ زٕتوٚوُہ لینٛگویج قرار دِژمٕژ تِمہٕ یِم أسۍ استعمال کران چھِ تہٕ یِمہٕ بھارت سرکار کِس عٲیٖنَس منٛز تہِ درٕج چھِ آمژٕ کَرنہٕ لوٗکن ہٕنٛز پہچان چھِ تِہِنٛز زبانہِ سۭتی گژھان تہٕ اَگر أسۍ وٕچھو ہِندُستانُک یِم لوٗکھ چھِ یِم چھِ ڈایوٲرٕس یِوان لَبنہٕ تہٕ ہِندُستان چھُ دُنِہُک اَکھ سُہ ڈایوٲرٕس مُلک یِوان لَبنہٕ یَتھ منٛز مختلف قٕسمَن ہٕنٛدۍ لوٗکھ مُختلِف قٕسمَن ہِنٛز زَبان چھِ بولان مختلف قٕسمَن ہٕنٛدۍ کَلچَر چھُ ہاوان یَتھ منٛز لِنٛگوٮ۪سٹِک کَلچَر تہِ چھُ اَکھ پہچان تِہٕنٛز کرناوان تہٕ اَگر أسۍ وٕچھو ہِندُستان چھُ وٕنکٮ۪نَس یِوان اَکھ ڈایوٲرٕس مُلک لَبنہٕ یَتھ منٛز مُختلفہِ قٕسمَن ہٕنٛدۍ لوٗکھ چھِ لَبنہٕ یِوان تہٕ یِم لوٗکھ کیٛاہ چھِ کَران یِم چھِ پانہٕ پَنٕنۍ زَبان استعمال کَران تہٕ یِم چھِ پنٛنہِ زَبانہِ سۭتۍ تہِ یِوان پہچانٛنہٕ اَگر أسۍ وٕچھو اَگر کشمیٖرُک کانٛہہ نَفَر گژھِ بیٚکِس جایہِ سُہ کَرِ تَتہِ کٲشُر زَبان یوٗز تہٕ لُکھ پہچانَن تمِس دوٗرے زِ یہِ چھُ کٲشُر تہٕ اِتھَے کٔنۍ اَگر أسۍ وٕچھو پنٛجابُک نَفَر اَگر کُنہِ جایہِ گَژھِ سُہ کَرِ تَتہِ پنٛجٲبی بولۍ یوٗز تہٕ سُہ یی دوٗرے پہچانٛنہٕ زِ یہِ چھُ پنٛجابُک اِنسان تہٕ اِتھَے کٔنۍ اَگر أسۍ وٕچھو لِنٛگوٮ۪سٹِک ڈایؤرسِٹی ہِندُستانٕچ یۄس چھِ یہِ چھِ اَکھ واریاہ اَکھ ڈِس اٮ۪ڈوٮ۪نٹیج تہِ ہِندُستان خٲطرٕ تہٕ یہِ چھِ اَکھ اٮ۪ڈوَنٹیج تہِ ہِندُستان خٲطرٕ ہِندُستان سَرکارَس چھُ اَکھ چٮ۪لینٛج یہِ یِوان زِ تِمَن چھُ پٮ۪وان پرٛٮ۪تھ اَکہِ لنٛگویجُک پرٛٮ۪تھ اَکہِ زَبانہِ ہُنٛد نَفَر خۄش تھاوُن عٲیٖنَس انٛدَر پٮ۪وان تھاوُن تاکہِ یَتھ مُلکَس منٛز روزِ اَمُن برقرار

لوٗکَن منٛز روزِ بٲے چارٕ یہِ بٲے چارٕ تھاونہٕ خٲطرٕ چھِ ہِندُستان سرکارَن زٕتوٚوُہ تِم لنٛگویج اَنۍ مَژ عٲیٖنَس منٛز آفِشَلی کَرۍ مَژ قرار یِم ساروی کھۄتہٕ زیادٕ ہِندُستانَس منٛز بولنہٕ چھُ یِوان تَتھ منٛز چھُ اُردو تہِ تَتھ منٛز چھِ کٲشُر تہِ تَتھ منٛز چھِ ہِنٛدی تہِ تَتھ منٛز چھِ اوڈی تہِ تَتھ منٛز چھُ باقٕے کیٚنٛہہ زبان تہِ لَبنہٕ یِوان تہٕ اوٚوَرآل اَگر أسۍ وٕچھو اَگر أسۍ ہِندُستانٕچ کَتھ کَرو زِ ہِندُستان چھِ اَکھ لِنٛگوٮ۪سٹِکٔلی ڈایوٲرٕس کَنٹرٛی